ٹیٚکنالجی چھِ اَسہِ وُنکٮ۪ن کِس وقتَس منٛز واریاہ مَرحلو اَسہِ مَدَتھ فَرماوان اگر أسۍ کَتھ کَرو ٹیٚکنالجی ہٕنٛز اَتھ منٛز چھِ اَسہِ تِم تِم نٔے چیٖز نظر یِوان یِمو سۭتۍ سٲنۍ زِنٛدگی ہٕنٛدۍ سختِیات واریاہ آسان فرمُو اگر أسۍ کَتھ کَرو ٹیٚکنالجی ہٕنٛز اَسہِ اوس برٛونٛہہ پٮ۪وان کُنہِ دُکانَس پٮ۪ٹھ گژھُن تَتھ اوس اَسہِ وقت تہٕ بیٚیہِ رۄپے واریاہ خرٕچ سَپدان مگر وُنکٮ۪نَس أسۍ چھِ ہٮ۪کان آن لایِن پیمٮ۪نٛٹ کٔرِتھ ییٚمہِ سۭتۍ سون وقت تہٕ رۄپَے دۅشوٲے چھِ بَچان اَگر أسۍ باقیَن مرحلَن ہٕنٛز کَتھ کَرو ییٚمہِ سۭتۍ أسۍ ٹیٚکنالجی مدتھ فرمٲو أسۍ چھِ ہٮ۪کان بُکِنٛگ ٹِکیٚٹٕس کٔرِتھ آن لاین وُنکٮ۪نَس یُس سون وقت چھُ واریاہ بَچاوان یا أسۍ چھِ وُچھان نٔے نٔے چیٖز یَتھ منٛز أسۍ شاپِنٛگ تہِ ہیٚکو اِنکٕلوٗڈ کٔرِتھ اَسہِ منٛز چھِ وُنکٮ۪نَس ٹیٚکنالجی تھرٛوٗ شاپِنٛگ ایپٕس آمٕژ اَسہِ ییٚمہِ سۭتۍ اَسہِ واریاہ فٲیدٕ چھُ یِوان اَکھ چھِ أسۍ واریاہ قٕسمٕکۍ چیٖز ہٮ۪کان وُچھِتھ پنٕنہِ پَسَنٛدیٖدہ چیٖز ہٮ۪کان سِلیٚکٹہٕ کٔرِتھ بیٚیہِ تہِ کیٚنٛہہ نٔے نٔے ایٚڈوانسٕڈ چیٖز وُچھِتھ یِم نہٕ زِ برٛونٛہہ یِمَن دُکانَن پٮ۪ٹھ مَیَسَر ٲسۍ آسٲنی یِتھٕ کٔنۍ چھِ اَسہِ ٹیٚکنالجی أزۍکِس وَقتَس منٛز واریاہ مَدَتھ دِوان أمۍ چھےٚ سٲنۍ زنٛدگی واریاہ چینٛج کٔرمٕژ تِکیٛازِ أسۍ چھِ برٛونٛہہ کُن یوٗتاہ أسۍ ٹیٚکنالجی چھِ وُچھان سٲنۍ زِنٛدگی چھِ چینٛج گژھان اَسہِ چھُ اَمہِ سۭتۍ یہِ چھُ اکھ اَسہِ سُہ مَرحل یُس اَسہِ جوران چھُ باقیَن لوٗکَن دُنیاکٮ۪ن کَنٹریٖزَن سۭتۍ تِکیٛازِ اَمہِ ٹیٚکنالجی تھرٛوٗ چھِ أسۍ زانان زِ لوٗکھ تہٕ بیٚیہِ یِم باقٕے لُہ کَنٹریٖزَن ہٕنٛدۍ لوٗکھ چھِ یِم کۭتیٛاہ چھِ ویٚل ڈیٚولَیپٕڈ یِمَن منٛز کٕم کٕم نٔو چیٖز چھِ ایجاد گٲمٕژ یِم نہٕ اَسہِ وُنہِ چھِ پےَ آسان ییٚتہِ کِہیٖنٛۍ تہِ گوٚو یِتھٕ کٔنۍ ہَسا چھِ اَسہِ ٹیٚکنالجی واریاہَن چیٖزَن منٛز مَدَتھ دِوان تہٕ بیٚیہِ حظ چھِ اَمہِ ٹیٚکنالجی سۭتۍ أسۍ زانان زِ کوٚت چھےٚ دُنیا وٲژمٕژ کٕم کٕم چیٖز چھِ اِیٖجاد گٲمٕتۍ بیٚیہِ أسۍ کیٛاہ کیٛاہ ہیٚکو نوٚو نوٚو وُچھِتھ